سٲنِس گَرَس منٛز چھِ واریاہو قٕسمو غذا یِوان بَناونہٕ سون ٹرٛٮ۪ڈِشنَل غذا چھُ یَتھ أسۍ وَنان چھِ نَدٕرۍ یا چھِس سانہِ گَرِ یِوان بَناونہٕ گاڈٕ تہٕ بیٚیہِ چھِ أسۍ وازٕوان ساروٕے کھۄت ٹرٛٮ۪ڈِشنَل فُڈ أسۍ چھِ ہمیشہٕ یہِ کھٮ۪نہٕ خٲطرٕ واریاہ اُتاولے آسان أسۍ ہٮ۪کو ؤنِتھ واریاہ زیادٕ بے چین چھِ أسۍ آسان کَر بَنہِ سٲنِس گَرس منٛز نَدٕرۍ نَدٕرۍ دال یا نَدٕرۍ تہٕ أسۍ ہٮ۪کو ؤنِتھ نَدٕرۍ تہٕ پالکھ چھِ أسۍ رَنان یا چھِ أسۍ رَنان گاڈٕ تہٕ مُجہِ سٲنِس گَرس منٛز چھِ یہِ رِوایت پٔتۍمیو زمانو پٮ۪ٹھ ینہٕ میٛٲنۍ نانۍ چھِ گُزریمٕژ تہٕ یَنہٕ میٛٲنۍ موج چھِ یت گَرس منٛز تہٕ أمۍ چھُ ہیٚچھمُت تٔمِس نِش گاڈٕ گاڈٕ تہٕ مُجہٕ رنٛنہِ تہٕ تہٕ نَدٕر ۍ تہٕ پالک بَناوٕنۍ أسۍ چھِ یہِ غذا زیادٕ تر بَہارکِس موسمَس منٛز بَناوان تہٕ سانٮ۪ن گَرِکٮ۪ن چھُ یہِ غذا واریاہ زیادٕ پسنٛد أسۍ چھِ اَتھ ییٚلہِ أسۍ یہِ رٮ۪سِپی ییٚلہِ أسۍ یہِ ٹرٛٮ۪ڈِشنَل فُڈ بَناوان چھِ أسۍ چھِ پنٛنٮ۪ن رِشتہٕ دارن داوتھ کَران تہٕ تِمَن حَقن ہمساین دِوان تہٕ یِمن یہِ قٕسمَتس آسہِ سٲنۍ ہمساے تہٕ سٲنۍ رِشتہٕ دارن چھُ واریاہ زیادٕ پسند سون ٹرٛٮ۪ڈِشنَل غذا ٹرٛٮ۪ڈِشنَز حِساب یُس أسۍ غذا چھِ رَنان یعنی کہِ رے رٮ۪وٲیتی غذا یُس چھُ اَسہِ نَدٕرۍ پالکھ چھُ یا أسۍ ہٮ۪کو ؤنِتھ کٲشمیٖری وازوان چھُ یا گاڈٕ تہٕ مُجہِ چھِ أسۍ ہٮ۪کو ؤنِتھ کشمیٖری وازوان ییٚلہِ رَنان چھِ کٲشِرۍ چھِ سٲری تٔمِکۍ گۄڈَے آسان فِکِرمنٛد مگر سٲنِس گَرس منٛز چھِ زیادَے پہمَتھ کٲشرِس وازوانس لول یِوان برنہٕ أسۍ ہٮ۪کو ؤنِتھ یِم نَدٕرۍ دال چھِ یہِ چھِ أسۍ رَنان اکثر وازوانس منٛز مگر وازوانس منٛز چھِ بوٚڈ اَکھ چیٖز یِم گۄڈٕنٮ۪تھ آسان چھِ تَبکھ ماز سُہ چھُ سانٮ۪ن گَرِکٮ۪ن واریاہ زیادٕ پسند تَبکھ مازُک مَزٕ چھُ یِتھ کَنۍ زِ یِتھ کَنۍ اَکھ حلوٕ چھُ گٮ۪وَس منٛز تٔلِتھ حٔلوٕ چھِ بَناوان گٮ۪وَس منٛز تٔلِتھ تِتھَے کَنۍ چھِ تَبکھ ماز گٮ۪وَس منٛز تَلان پتہٕ چھُ سُہ تِتھَے کَنۍ تٔلۍتھٕے تھاوان بیٚیہِ چھُ اَمہِ پتہٕ کَباب کشمیٖری کَباب یِم چھِ آسان کشمیٖری رِستہٕ یِم چھِ آسان یَکھٕنۍ چھِ آسان آبہٕ گوش چھُ آسان یا یہِ یہِ ہٮ۪کو أسۍ ؤنِتھ کۄرمہٕ چھُ آسان یا ہٮ۪کو أسۍ ؤنِتھ دُپیٛاز چھُ آسان یِم چھِ سٲنۍ ٹرٛٮ۪ڈِشنَل غذا تہٕ اَسہِ چھِ یِمن پٮ۪ٹھ وارِیاہ زیادٕ یقیٖن کہِ ییٚلہِ تہِ ییٚتہِ خانٛدر خوشی کانٛہہ تہِ پاٹی آسان چھِ سٲنِس گَرس منٛز چھَنہٕ اَمہِ رنٛنہٕ علاو کٕہۭنۍ تہِ کَتھ آسان سانٮ۪ن خوشِین شادٮ۪ن منٛز چھُ گۄڈٕ کٲشُر وازوان تہٕ ندرٮ۪ن ہُنٛد خاص خاص پیش کش آسان اگر نہٕ سٲنِس گَرس منٛز ندٕرۍ دال تہٕ گاڈٕ تہٕ مُج آسان تہٕ سون گَرٕ چھُ سانہٕ گَرِ چھِ بَوال مَچان تہٕ سٲری چھِ اَتھ وازوانس پسند کَران تہٕ جل جل یِم گاڈٕ اَنان تٕر چھلناوان تہٕ گاڈٕ چھَلُن چھُ بوٚڈ اَکھ کسٕب یُس سانہِ گَرِکٮ۪ن زِچھَن بَجن زَنٮ۪ن چھِ سارنٕے یِوان تہٕ تِم چھِ گاڈٕ چھَلنَس منٛز واریاہ مشہوٗر سانٮ۪ن زَنٮ۪ن چھُ اکثر یِم وازوان رنٛنَس منٛز ٹایِم لگان مگر تَمیُک ٹیسٹ تَمِیُک مَزِ چھُ یوٗتاہ اَصٕل آسان کہِ ہفتس چھُ تَمہِ سِنِکۍ ہفتس رٮ۪تس چھُ ؤرِیٮَس چھُ تِہٕنٛدۍ تٲریٖف روزان کَران سٲنۍ کُکِنٛگ ہُنٛد چھُ یہِ سَوال زِ پرٛٮ۪تھ کانٛہہ غذا چھُنہٕ آسان سارنٕے فیورِٹ کہِ یا ٹرٛٮ۪ڈِشن کہِ مگر سانہِ گَرٕ منٛز چھِ واریاہ فُڈ یِم لحاظ چھِ یِوان رنٛنہٕ یَتھ منٛز مےٚ ووٚنمو کٲشُر وازوان چھُ گاڈٕ مُجہِ چھِ نَدٕرۍ پالکھ چھِ یِم چھِ سانہِ گَرٕکۍ بٔڑۍ بار وازوان یِوان مان اَسہِ پَزِ سارنی گَرس منٛز اَصٕل غذا کھیٚنۍ اَصٕل غذا بَناوٕنۍ تہٕ گَرِکۍ غذا ٹرٛٮ۪ڈِشن ٹرٛٮ۪ڈِشن حِسابہٕ غذا یِم چھِ تِمن پَزِ اَسہِ ہمیشہٕ زیادٕ کھۄت زیادٕ اہمیت دِنۍ تہٕ اَسہِ پَزِ یہِ یِم پھالو روزٕنۍ کَران پنٕنۍ پرٛٲنۍ تہٕ تِہِنٛدِس ونٛنَس پٮ۪ٹھ